أزۍ کِس وقتَس منٛز یِتھ پٲٹھۍ أسۍ زانان چھِ یُس دَوا چھُ سُہ چھُ واریاہ زیادٕ درٛوٚگ دَوا چھُ کانٛہہ دَوا چھُ سُہ تہِ یُس سوٚگ چھُ کانٛہہ دَوا چھُ سُہ تہِ یُس درٛوگ چھُ دَوا یُس سوٚگ چھُ سُہ چھُ یِہوے کَلہٕ دادیٛک آسہِ چھاتہِ ہُنٛد آسہِ اِنفیٚکشَنُک آسہِ سُہ چھُ پرٛیٚتھ کانٛہہ ہیٚکان أنِتھ سُہ دَوا کانٛہہ دَوا چھُ خۄداے رٔچھِن خۄداے رٔچھِن تِژھ کانٛہہ بیٚمٲرۍ چھِ آسان یَتھ مَنٛز ٲں دَوا واریاہ زیادٕ سَخت اسہِ پیٚوان چھُ اَنُن سُہ چھُ واریاہ زیادٕ دروٚگ آسان سُہ چھُ آسان دَہَن ساسَن ہُنٛد تہِ وُہَن ساسَن ہُنٛد تہِ تٕرٛہَن ساسَن ہُنٛد تہِ البتہ ژۄ لَچھُک تہِ چھُ آسان یِتھٔے پٲٹھۍ اسہِ اوس گھرِ اکھ مےٚ اوس بٕڈۍ بَب سُہ اوس بیٚمار تٔمِس ٲس ٲں پیشاب خرٲبی ٲں سُہ اوس ؤرۍ یَس ٲں دۄن ؤرۍ یَن اوس سُہ أکسٕے جایہِ تٔمِس اوس اسہِ علاج ریٚتَس پٮ۪ٹھ پیٚوان دَوا اَنُن سُہ اوس اسہِ واریاہ زیادٕ دروٚگ یِوان اَلبتہ البتہ اسہِ ٲسۍ لَگان تَتھ دَوہَس ٲں پَنٛژاہ ساس رۄپیہِ ٲسۍ اسہِ تَتھ دوہَس لَگان وۄنۍ کانٛہہ چھُ آسان سُہ یُس ہیٚکان چھُ أنِتھ کانٛہہ چھُ آسان سُہ یُس نہٕ دَوا ہیٚکان چھُ أنِتھ کِہیٖنۍ تہِ سٲنِس گامَس منٛز چھُ ہیٚلٕتھ سیٚنٹَر ییٚتہِ دَوا موٗجوٗد چھُ تَتہِ چھُ آسان یِہوے لوکَل دَوا موٗجوٗد کَلہٕ دادیٛک آسہِ یٔڑ دادِ ہُنٛد آسہِ اِنفیٚکشَنُک آسہِ یا پرٛیٚشرُک دَوا آسہِ سُہ چھِ أسۍ یورٕ گَژھان اَنان چھِ حالانکہِ سُہ چھُ فِرٛی یَس منٛز تِم دِوان وۄنۍ دُکانَس پٮ۪ٹھ چھُنہٕ فِرٛی یَس منٛز آسان کِہیٖنۍ تہِ دوا چھُ واریاہ زیادٕ درٛوٚگ ہیٚکان چھِ أنِتھ ہیٚکان تہِ چھِنہٕ أنِتھ کِہیٖنۍ تہِ نہٕ وۄنۍ اگر یِمَن ہیٚلٕتھ سیٚنٹَرن پٮ۪ٹھ اگر یُس یہِ واریاہ زیاد درٛوٚگ ٲں دَوا یِوان چھُ سُہ تہِ آسہِ ہے دٔستِیاب آسان لوٗکَن گژھہِ ہے نہٕ واریاہ زیادٕ پریشٲنی کِہیٖنۍ تہِ نہٕ تِم ہیٚکہِ ہان سُہ دَوا أنِتھ